میٲنۍ ساروی کھۄتہٕ پَسنٛدیٖدہ بایِک چھےٚ روٚیَل اؠنفیٖلڈ مےٚ آز اوس ڈرٛیٖم ٹُو ڈِزایَر بہٕ اَنہا رویَل اؠنفیٖلڈ پَنُن گَرٕ کیٛازِکہِ ییٚلہِ بہٕ دوستَن ٲسٕس وٕچھان دوس بایَن ہٕنٛدؠن دوستَنَس وٕچھان بہٕ تہِ ٲسٕس دَپان بہٕ تہِ اَنہا بٲیِس خٲطرٕ کیٛازِکہِ بہٕ چھَس اَکھ کوٗر تٔمۍ نیٚصبتہٕ ہیٚکہٕ نہٕ بہٕ پانہٕ چلٲیِتھ بایِک کِہیٖنۍ اَلبتہ بہٕ ٲسٕس یَژھان کہِ سانہِ گَرِ تہِ گَژھِ آسٕنۍ یِژھٕے بایِک کیٛازِکہِ مےٚ اوس تمیُک واریاہ ڈرٛیٖم تہٕ ڈِزایَر بیٚیہِ چھےٚ آسان کَمفٲٹیبٕل اَمہِ اَمہِ باپَتھ زِ سۄ چھےٚ ہِلَن تہِ کھَسان اگر أسۍ گژھو کُنہِ ٹرپَس پؠٹھ تہِ کُنہِ جایہِ گژھو سۄ کھَسہِ اَصٕل پٲٹھۍ میٲنۍ اکٕے ڈرٛیٖم ٲس سۄے کہِ بہٕ اَنہٕ ہا پَنٕنۍ روٚیَل اینفیٖلڈ شُکُر اللہ تعالیٰ کُن مےٚ حظ أنۍ سۄ بایِک پَتہٕ